ییٚمہِ ساتہٕ کووِڈ نَمودار گوٚو امہِ سۭتۍ پیٚو سٲرسی سٲنِس کاروبارَس پؠٹھ اَثَر کانٛہہ لۄکُٹ تٲجِر اوس کانٛہہ بوٚڑ تٲجِر اوس تہٕ اَثر پیٚو اَکہِ گہ آنٛگنہٕ پننہِ گرٕ منٛز اوس نہٕ پنٕنِس آنٛگنس منٛز تہِ ہؠکن انسان نیٖرِتھ کینٛہہ یِم گٔے حالاتھ سون میٚوٕ فصٕل اوس یہِ گوٚو تباہ تہٕ بُرباد بوہڈَن اوس نہٕ اِنسان نؠبَر نیٚرنَس کانٛہہ چیٖز یہِ اوس رَبُّ العالَمیٖن سٕنٛدِ طرفہٕ أکِس اِنسانَس سزا کیازِ اِمتِحانَس لایق ٲسۍ نہٕ أسۍ کینٛہہ امتِحان چھُ گژھان نیک وَکار اِنسانَس اَسہِ پؠٹھ کوٚر اللہ تعالیٰ ہَن یہِ عَذاب مُسَلَط لِہٰذا سون کارٕبار سون وۄتھُن بِہُن سون ماحول سون اَنٛدَر نیٚرُن نؠبَر نیٚرُن یہِ بَنیٚو پَتہٕ قٲد خان ہیٚۄک نہٕ اِنسان کُنے اَندَس نیٖرِتھ تہٕ وۄنۍ کٔرتَن اللہ تعالیٰ ییٚمہِ یپور سٲنِس قومَس سٲنِس مُلکَس پؠٹھ عِنایت وَنۍ گژھنہٕ یِم چیٖز نموٗدار گژھٕنۍ کینٛہہ چوٗنٛکہِ ماحولِیات گوٚو خراب تمہِ سۭتۍ أندرٕ کَنہِ أکِس اِنسانَس کُس چیٖز اوس مومجام اوس کانٛہہ چیٖز اوس یہِ پیٚوس نہٕ پنٕنہِ آنٛگنہٕ نؠبر ترٛاوُن کینٛہہ کیازِ ماحولن حالاتو دیُتُس نہٕ اِجازت نؠبر نیرنس کینٛہہ ماحولیات گوٚو خراب یا کارٕبار وُنہِ چھِ نہٕ اسہِ تہِ سُہ سزا ہؠکن سُہ نۄقصان پوٗرٕ چھُ نہٕ اَسہِ سُہ وٕنہِ گژھان کینٛہہ یُس نۄقصان اسہِ کووِڈٕ سۭتۍ گوٚو لِہٰذا امہِ پتہٕ گوٚژھ اللہ تعالیٰ وۄنۍ عنایت کَرُن وۄنۍ گژھِ نہٕ یِم چیٖز سٲنِس مُلکس منٛز خاص کر سٲنِس ریاستس منٛز نموٗدار گژھٕنۍ کینٛہہ